اَکوَنزَہ ساس نَو شیٚتھ تٕروَہ تروَنزَہ ساس باہ شیٚتھ ژۄدَہ پانٛژوَنزَہ ساس شےٚ ہَتھ ترٛےٚ اکھ لچھ تریٚتٕرہ ساس ژور ہَتھ تہِ کُنتٲجۍ پانٛژھ لَچھ شُہٲٹھ ساس شَہَتھ تریٚترہ رۄپیہِ